بالکُل ییٚلہِ تہِ بہٕ ہیکنگ چھُس کران بہٕ چھُس گژھان پنین دوستن سۭتۍ پننس گروپس منٛز تہٕ سولو یعنۍ کہِ الگ ہیکنگ کرٕنۍ چھنہٕ مےٚ بالکُل پسند تہِ کہینۍ تہٕ اکثر چھُس بہٕ پرٮ۪تھ ؤرۍیہِ کران ہیکنگ پننِین دوستن سۭتۍ

پننین دوستن سۭتۍ ہیکنگ کرنس منٛز چھُ یہِ فٲیدٕ زِ أسۍ چھِ ہیکان مطلب کُنہِ خوفہٕ بغٲر واریاہن جاین پیٹھ گٔژھتھ زِ کینہہ چیٖز چھِ آسان تِم یم نہٕ انسان کُنی زٔنۍ ہیکہِ کرتھ کیٛنہٚہ تتہِ نَس چھِ پیوان بییہِ سنٛز تہِ ضروٗرت تہٕ یتھ کٲٹھۍ چھُس بہٕ ہمیشہٕ پرٮ۪فر کران ز بہٕ کرٕ بہٕ گژھٕ دوستس سۭتی ٹریکنگ پیٹھ یا بہٕ کرٕ ہیکنگ دوستن سۭتی

اسہِ چھُ حال حالس منزے کوٚرمُت ہیکنگ چھِ أسۍ گٔمتۍ لگ بگ پیدل گٔمٕتۍ پہلگام پیٹھ حظ تارسَر لیک یۄس زن سیٹھاہ خوبصورت چھِ ییٚتہِ زن میٲنۍ دوس تہِ ٲسۍ مےٚ سۭتۍ